آ مےٚ چھُ واریاہَن کوٚرمُت مدد سُوِمِنٛگ ہٮ۪چھنس منٛز یعنی ژَھانٛٹھ واینس منٛز چھُ مےٚ واریاہَن مدد کوٚرمُت آ اسہِ یِم مےٚ یار دوس چھِ پَنٕنۍ یا یِم مےٚ پننِس گامَس منٛز چھِ یِم مےٚ بَسان چھِ یِمن چھُ مےٚ وارہاہِن کوٚرمُت مدد سُوِمِنٛگ ہٮ۪چھنس منٛز اَلبتہٕ اَکہِ ساتہٕ مطلب گوٚو مُشکِل سِچویٚشن مطلب ییٚمہِ ساتہٕ ڈُبِتھ گوُس بہٕ اَکہِ ساتَھن کہِ أسۍ گٔیے کٲم أسۍ گٔیے پَنٕنۍ یار دوس سران کَرنہِ مطلب دریاوس کُن اَتہِ ٲسۍ کٲم اَتہِ اوس کھوڈ اکھ یِمو دوٚپ أسۍ ہسا کَرو اَتھ منٛز اوٚس آب آب جمع یِمو دوٚپ أسۍ کَرو أتھۍ منٛز سرٛان أسۍ ٲسۍ زٕ ژور یار تہٕ مےٚ اوس نہٕ تِمن دۄہَن تَگان سُوِمِنٛگ کَرٕنۍ کیٚنٛہہ یِم ؤتھ اَتھ منٛز تہٕ مےٚ دوٚپ أکۍ یارَن ژٕ چھُکھ بٔٹھِس پٮ۪ٹھٕے بیٚہوان ژٕ تہِ کَرکھ نا سرٛان مےٚ دوٚپُس ہے یارٕ بہٕ چھُس نہٕ ہٮ۪کان سُوِمِنٛگٕے کٔرِتھٕے بہٕ کِتھ پٲٹھۍ بہٕ چھُس نہٕ ہٮ۪کان ژَھانٛٹھ وٲتھٕے تہٕ بہٕ کِتھ پٲٹھۍ کَرٕ سرٛان وَن تٔمۍ دوٚپ ژٕ کر کٲم ژٕ کر میانٮ۪ن پٔتکِنۍ زنٛگن تھپھ بہٕ وایہِ ژَھانٛٹھ ژٕ پَککھ پیٹھٕی پاگل دٮ۪ماغ تٔمِس تہِ مےٚ تہِ پاگل دٮ۪ماغ یہِ اوس نہٕ اَسہِ پے کہِ یارٕ تٔمِس مہ گژھن زنٛگے بنٛد ییٚلہِ بہٕ وۄتُھس دریاب یَتھ منٛز کھۄڈَس منٛز آبہٕ کھۄڈَس منٛز سرٛان کَرنہِ اَتہِ گٔیے کٲم تٔمۍ ژھٕنۍ مےٚ زنٛگن تھپھ ییٚلہٕ تٔمِس ژٔج مےٚ تھپھ نیٖرِتھ تہٕ بہٕ سیدیوُس سیدُے دریاوس منٛز أتھۍ مطلب آبہٕ کھۄڈَس منٛز پٔتکِنۍ اوس پَتہٕ یاراکھ تٔمۍ کٔر کٲم سُہ ووٚتھ بۄن ییٚلہِ بہٕ ڈُبِتھ گٔیاوُس تٔمۍ تُلُس بہٕ کھولنس بہٕ ہیٚور اَلبتہ ییٚمہِ ساتہٕ پَتہٕ پَتہٕ مےٚ سوِمِنٛگ ہٮ۪چھ ییٚمہِ ساتہٕ مےٚ پَتہٕ ژَھانٛٹھ وایِنۍ ہٮ۪چھ پَتہٕ چھُ مےٚ واریاہَن کوٚرمُت مدد مطلب ڈراونٛگ مطلب نہ گژھنَس مطلب ڈُبِتھ نہ گژھنَس منٛز واریاہن چھُ مےٚ مدد کوٚمُت پَتہٕ دریاوس منٛز وَسنَس آ